السلامُ علیکُم یہِ چھا حظ چنک سٹی گۄلگوم مےٚ کریاو وُنۍ پنٛداہ منٹ برونٹھ آڈر اکھ پیٖزا سُمال بییٚہِ کریاو مےٚ وازوان تتھ سۭتۍ آڈر مگر بہٕ چھِ سو تۄہہ وۄنۍ ونان مےٚ آے مےٚ چھِ دوس کینٛہہ بییٚہِ یِنہٕ وٲلۍ تمہِ مۄکھ یُس مےٚ آڈر کریاو تُۄہہِ سُمال سایز پیٖزا یہِ کٔرِو ایٚکسٹرا لارٕج بییٚہِ کریاو مےٚ وازوان آڈر وازوانس منٛز کریاے مےٚ کباب آڈ ر بییٚہِ کریاو مےٚ تتھ سۭتۍ یوٗتاہ مےٚ آڈر کریاو تتھ کریو بییٚہِ تُہۍ پلس دۄگنہٕ بییٚہِ سُہ بییٚہِ کٔرِو کوک بٲتٕلہٕ ترٛےٚ ڈِو بٲتلہٕ ژور بییٚہِ کٔرۍتو پیٚپسی بٲتلہٕ زٕ تتھ سۭتۍ کٔرو تُہۍ بییٚہِ پُلا پُلاسٹِک گِلاس شیٚے شیٚے کٔرو تُہۍ تتھ سۭتۍ آڈر بییٚہِ کٔرِو تُہۍ کٲم مٹھایہِ منٛز کٔرزٮ۪و کٲم گلاب جامن شیٚے بییٚہِ رس گول شیٚے بییٚہِ جیٚلیبی اوٚڑ کِلو تہِ سوٗزۍ زٮ۪و حظ تمہٕ پتہٕ کٔرزٮ۪و کٲم آیِس کریٖمن منٛز کٔرزٮ۪و کٲم ویٚنِلا فیملی پیک آیِس کریٖم اکھ سوٗزۍزٮ۪و بییٚہِ سوٗزۍزٮ۪و سٹرابٔری آیِس کریٖم اکھ بییٚہِ کٔرزٮ۪و حظ کٲم یِم پونٛسہٕ چھِ تِم سوزٕ بہٕ اپٲری ڈیٚلؤری بایس اتھۍ ییٚلہِ ڈیٚلؤری بییٚہِ کٔرو یہِ ڈیٚلؤری یوٚس چھِ یہِ کٔرو تھوڑا سا جلدی پہم تِکیازِ مےٚ چھِ دوس ینہٕ وٲلۍ